آ بہٕ ہسا چھُس سوشل میٖڈیا یوٗز کران تہٕ بہٕ چھُس ایکٹِو روزان تہٕ اتہِ چھِ مےٚ الگ الگ ایکسپیٖرینس روزان اگر بہٕ گۄڈٕنٮ۪تھے ونہٕ کتھ کہِ مےٚ کیٚاہ چھِ اتہِ پسنٛد گژھان کہِ بہٕ کیٚاہ چھُس لایک کران گۄڈٕنیتھے اگر أسۍ وٕچھو اتھ پیٮ۪ٹھ چھُ انفارمیٹِو کنٹیٚنٹ آسان مطلب کہِ یُس اتھ پٮ۪ٹھ کنٹیٚنٹ چھُ آسان سُہ چھُ واریاہ آسان تِکیٚازِ کُنہِ ساتہٕ چھِ ٹیٖچ مےٚ کران یہِ مےٚ چھِ کانٛہہ انٹریسٹ بڑان آرٹِکل چھُس بہٕ پران یا کانٛہہ فیکٹ یا اپڈیٹ چھُ کانٛہہ یِوان یا نیوز چھ یِوان یا کانٛہہ اصل اصل ڈِسِجن چھُ یِوان گوو تمہِ سۭتۍ چھُس بہٕ خۄشی گژھان بیٚیہِ اگر وٕچھو کُنہِ ساتہٕ چھُ فوٹوگرافی یِوان آرٹس پٮ۪ٹھ چھِ یِوان یا ویٖڈیون پٮ۪ٹھ چھِ یِوان تہٕ یہِ چھِ اکھ اصل چیٖز مےٚ ییٚمہِ ستۍ بہٕ اِنسپایر گوس بیٚیہِ کیٚاہ چھِ یِوان اتھ پٮ۪ٹھ کومنِٹی ہٕنٛدۍ پوسٹ تہِ چھِ یِوان تِکیٚازِ یُس سٲنۍ ٹاپِک لایک اگر بہٕ ونہٕ بایکِنگ ہٕنٛدۍ چھِ یِوان یا ٹیکنالجی متعلِق چھِ یِوان یِم یِم چیٖز چھِ یِوان یِمو سۭتۍ مےٚ کیٛاہ انٹرسٹ چھِ بڑان وۄنۍ اگر بہٕ تۄہہِ أتھۍ سۭتۍ ونو کہِ بہٕ کوٗتاہ بہٕ کیٚاہ کیٚاہ پوسٹ چھُس کھالان اتھ پٮ۪ٹھ گۄڈٕنیتھے اگر بہٕ کتھ ونہٕ کہِ بہٕ چھُس ٹیکنالجی متعلِق زیادٕ پنٕنِس کھالان کُنہِ تہِ جایہِ ییٚلہِ تہِ بہٕ کھالہٕ کہِ یا ٹرٛوٕل فوٹوز چھُس بہٕ کھالان یا بایکِنگ ہٕنٛدۍ چھُس بہٕ کھالان گیم تہِ چھُس بہٕ واریاہ اصل پٲٹھۍ گِندان یا بہٕ ونو تۄہہِ کہِ اِنوارمینٹس منٛز متعلِق تہِ چھِ مےٚ واریاہ نالیج گوٚو یہِ چھُس بہٕ لگ بگ اتھ پٮ۪ٹھ یہِ یہِ کنٹیٚنٹ چھُس بہٕ اتھ پٮ۪ٹھ کھالان وۄنۍ اگر بہٕ ونہٕ بہٕ کوٗتاہ ٹایِم چھُس بہٕ اتھ پٮ۪ٹھ سپیٚنڈ کران میون ٹایِم چھُ ویری کران تِکیٚازِ کُنہِ دۄہ کرٕ بہٕ زیادٕ استعمال کُنہِ دۄہ کرٕ بہٕ کتھ مگر بہٕ چھُس دۄہے کران کوٗشش کہِ بہٕ روزٕ حساس کہِ یوٗتاہ مےٚ ضوٚرتھ چھُ تِتُے چھُس بہٕ یوٗز کران بہٕ چھُس لگ بگ اکھ زٕ گنٹہٕ چھُس بہٕ دۄہس منٛز چلاوان کیٚاہ چھِ اتھ ونان فیس بُک یا باقٕے باقٕے سوشل میٖڈیا تِکیٚازِ مےٚ چھُ واریاہ نِوٕز تہِ پٮ۪وان پرٕنۍ وۄنۍ کیٚاہ چھُس بہٕ اتھ منٛز لایک کران یہِ مےٚ اتھ پٮ۪ٹھ پسنٛد چھِ گژھان تتھ منٛز چھُ گۄڈٕنیٚتھے یِوان کہِ کنیٚکٹِوٹی چھِ اتھ اصل تِکیٚازِ اتھ منٛز چھِ روزان أسۍ دوستن سۭتۍ ٹچس منٛز فیملی سۭتۍ یا بدل کانٛہہ کُن پوٗرٕ دُنیاہس سۭتۍ چھِ أسۍ روزان ٹچس منٛز أسۍ چھِ فی کُنہِ جایہِ ہُنٛد اگر أسۍ کانٛہہ تہِ کینٛہہ اسہِ ڈاٹا ضوٚرتھ کینٛہہ آسہِ وٕچھُن یا یور تہِ آسہِ گژھُن اسہِ سُہ چھُ لگان اسہِ پاے بیٚیہِ چھُ اتھ بوٚڑ چیٖز اکھ ریل ٹایِم اپڈیٹ مطلب کہِ اگر کُنہِ جایہِ کینٛہہ گژھِ سُہ چھِ وِدٕان نو ٹایم واتان باقٮ۪ن نِش تہٕ بہٕ کیٚاہ چھُس وۄنۍ ونو تۄہہِ بہٕ کہِ مےٚ کیٚاہ چھُنہٕ اتھ پٮ۪ٹھ پسنٛد گژھان کہیٖنۍ گۄڈٕنٮ۪تھے اگر أسۍ تۄہہِ بہٕ کتھ ونو کہِ آج چھِ اگر لڑاے جگڑن ہُنٛد بوٚڈ اکھ چیٖز وٕچھو سُہ گوٚو یہٕے فیس بُک تہٕ باقٕے چیٖز تِکیٚازِ ٹاکسٕسٹی تہٕ نگیٹِوٹی چھِ اتھ پٮ۪ٹھ مطلب کیٚاہ گوٚو کہِ ٹرال چھِ اتھ پٮ۪ٹھ اکھ أکِس گژھان یا آرگیوٗمینٹ چھِ أسۍ کران امہِ سۭتۍ کیٚاہ چھِ گژھان امہِ سۭتۍ چھُ اسہِ اکھ اکھ بیڈ اِفیکٹ پٮ۪وان بیڈ ایکسپیٖرینٕس پٮ۪وان پانہٕ ؤنۍ بیٚیہِ اگر أسۍ وٕچھو ٹایِم چھُ اتھ پٮ۪ٹھ زایہِ گژھان أسۍ چھِ بہٕ ونو تۄہہِ یِتھ پٲٹھۍ کہِ اگر أسۍ اِتھے پٲٹھۍ کُنہِ ساتہٕ چھِ لاگان فیس بُک یا کینٛہہ چلاوُن کانٛہہ چیٖز أسۍ چھِ روزان سُکرال کران کران کران کران تہٕ اسہِ چھُنہٕ سمجٕے یِوان کہِ ٹایم کپٲرۍ مکلیو أسۍ کوٚت وٲتۍ أسۍ کیٚاہ چھِ یہِ کران اسہِ چھِنہٕ کانٛہہ ہٮ۪سٕے روزان تمہِ سۭتۍ کیٚاہ چھُ گژھان تمہِ سۭتۍ چھُ اسہِ ٹایِم گژھان زایہِ اسہِ چھُنہٕ پایی لگان کہِ گنٹو وادٕ ٹایِم چھُ آسان زایہِ گوٚمُت مگر اسہِ چھُ باسان اسہِ ہسا کوٚر ؤنۍ سٹارٹ یہِ چھُ أمی آیہِ ڈِزاینٕے آمُت وٕنکٮ۪نس کرنہٕ کہِ انسان کرِ زیادٕ زیادٕ ٹایِم ییٚلہِ اکھ اکھ کھالان چھِ اتہِ چھُ زیادٕے زیادٕے مزٕ لگان یُن تہٕ انسان چھُ واریاہ واریاہ وٕچھان تہٕ سُہ چھُنہٕ پتہٕ ختم گژھان کہیٖنۍ گوٚو بہٕ ونہٕ لاسٹس پٮ۪ٹھ ہیوے کہِ مےٚ چھُ پسنٛد گژھان کہِ سوشل میٖڈیاہٕچ یۄس ایبلِٹی چھِ انفارم کرنٕچ انسپایر کرنٕچ یا کنیکٹ کرنٕچ تِکیٛازِ یِم کومنِٹیٖز چھِ آسان تِمن متعلِق مگر بہٕ چھُس کران کوٗشش کہِ بہٕ روزٕ دۄہے بیلنٕس پنٕنۍ لایف تہٕ بیٚیہِ یُس سوشل میٖڈیا چھِ یِمن درمیان کرٕ بہٕ بیلنٕس تہٕ بہٕ کرٕنہٕ زیادٕ ٹایِم تہِ اتھ منٛز یُتھ بہٕ گژھنہٕ بہٕ ونہٕ یِتھ پٲٹھۍ کہِ بہٕ گۄژھُسس نہٕ ڈُبتھ تہِ گژھُن اتھ منٛز کینٛہہ تہٕ پگاہ ونہٕ بہٕ کہِ ہُہ گوٚو یہِ گوٚو یا کینٛہہ بہٕ چھُس تتھ تہِ کران ہٮ۪س تھاوان بہٕ پوٗرٕ تتھ